تُہُنٛد سوال چھِ یَتھ پٲٹھۍ زِ تُہۍ چھُو وَنان یُس سٲنۍ نٔو جَنریشَن یا نٔو پود چھِ أسۍ کِتھ پٲٹھۍ ہٮ۪کہون یہِ بَچٲوِتھ ڈرٛگٕز نِش یا سموکِنٛگ نِش أسۍ کَرو گۄدنٮ۪تھ یِم اٮ۪وِیَر کہِ اَمِکۍ بُرٕ اثرات کیٛاہ چھِ أکِس اِنسانَس پٮ۪ٹھ تہٕ بیٚیہِ یِم پونٛسہٕ تُہُنٛد مول محنت کٔرِتھ زینان چھِ تِم لٲگِو تُہۍ پَتہٕ اَتھ کارَس کُن تہِ چھِنہٕ مطلب جان سپدان کینٛہہ تہٕ کَرہوکھ یِمو چیٖزو نِش تِم اٮ۪وِیَر أسۍ وَنو تِمَن کہِ یُس ڈرٛگٕز چھِ یہِ گژھِ نہٕ کَرُن کِہیٖنۍ تِکیٛازِکہِ اَمِچ لَت چھِ پَتہٕ لَگان اَمہِ سۭتۍ چھِ یِم تۄہہِ لنٛگٕز شوٗش تِم چھِ خراب گژھان یا یِم تۄہہِ ووکَل کاڈٕز چھِ تِم چھِ دۄہ کھۄ دۄہ پَتہٕ ژَمٹان پَتہٕ چھِنہٕ ہٮ۪کان کَتھ تہِ اِنسان اَصٕل پٲٹھۍ کٔرِتھ کِہیٖنۍ بیٚیہِ اَسہِ پَزَن نہٕ تِم پونٛسہٕ ییٚمہِ سُنٛد پونٛسہٕ ییٚمہِ سُنٛد مول محنت کٔرِتھ پونٛسہٕ چھُ زینان اَسہِ پَزَن نہٕ تِم لاگٕنۍ بُرٕ کارَس کُن کینٛہہ أسۍ کَرہوکھ تِم اَمہِ نِش اٮ۪وِیَر تہٕ پَتہٕ چھِ تِمَن تام تِم ترٛاونا سموکِنٛگ تِم ترٛاونا ڈرٛگٕز سُہ چھِ پَتہٕ تِمَن تام اٮ۪وِیَر کَرُن چھِ سون فَرٕض بَنان